ہیٚلو وعلیکُم سلام کوٗر چھا ٹھیٖکٕے اَہَن حظ اَہَن حظ کوٗتاہ حظ چھِ نِیُن اَہَن حظ کیٛاہ کیٛازِنہٕ کیٚنٛہہ نہَ حظ چھُنہٕ کیٚنٛہہ نہَ حظ چھُنہٕ اَہَن حظ